ہیٚلو اَسلامُ علیکُم اَسلَم صٲب ٹھیٖک چھِ اَسلَم صٲب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اَہَن حظ اَصٕل پٲٹھۍ گَرِ گَرِ چھا حظ سٲری ٹھیٖک بیٚیہِ آ اَصٕل پٲٹھۍ سٲری ٹھیٖک بیٚیہِ اَصٕل پٲٹھۍ کٮُ۪تھ درٛاو رمضان اَچھا لاسٹِم دَہ دۄہ چھا آ یِم چھِ آسان لاسٹِم دَہ دۄہ تھوڑا مُشکِلٕے آ دۄہ چھِ آسان بٔڈۍ ؤنۍتو مےٚ یہِ اَکھ کَتھا مےٚ ؤنۍتَو وۅنۍ لاسٹَس پٮ۪ٹھ خرچا ورچا عید خٲطرٕ لاسٹَس شُرٮ۪ن خٲطرٕ پَلَو وَلَو اَنٕنۍ کانٛہہ تۄہہِ چھُوا کانٛہہ پُلانا وُلانا بنوومُت اَتھ خٲطرٕ

یہِ یورٕ چھِنا خرچہٕ تہِ تٔمی آیہِ یورٕ چھِ أسۍ شُرِس گومُت کیٛاہ تَس سٕنٛزے کَتھے چھُ تھوٚومُت یِمَو یِم چھِ وَنان أزۍکہِ پٮ۪ٹھٕے اَسہِ گژھن آسٕنۍ پَلَو تہِ گژھَن آسٕنۍ ہُہ یِم یورٕ یورٕ چھِ اَہَن یہِ چھِ بیٚیہِ چھِ آسان یہِ چھُ شوق آسان بیٚیہِ اَسلَم صٲب وۅنۍ کیٛاہ چھُ تۄہہِ پُلان کیٛاہ چھُ کَرُن وۅنۍ لاسٹِم دہ دۄہ چھِ

ٹھیٖک مےٚ وَن مےٚ ؤنۍتَو یہُس کوٚت گژھَو فیملی وٲلۍ چھِ وَنان چکرس گژھَو عیٖد پٮ۪ٹھ کیٛاہ کَرَو نہَ نہَ سا بیٖز دۄہ عیٖز مۅکلاوَو تہٕ اِنشاءاللہ بیٖز دۄہ گژھَو أسۍ کیٛازِ شُرٮ۪ن شُرۍ مناوَن عیٖد ویٖد اورٕیور چھِ کانٛہہ فَنکشَن آسان ماتامال تہِ چھُ پٮ۪وان گژھُن تہٕ آ تہِ تہِ چھِ ٹھیٖک مےٚ ؤنۍتَو یہِ ٲسۍ کھا مےٚ اوس پَنٕنہِ جایہِ بَجَٹ بنوومُت عیٖد خٲطر تہٕ کیٚنٛہہ پۄنٛسہٕ چھِ اورٕیور تہٕ وُنۍ چھُ کیٚنٛہہ پۄنٛسہٕ مےٚ اَگر تُہۍ مدتھ کٔرِو تھوڑا رۄپیَس ٲٹھ دَہ ساس آ بِلکُل بِلکُل کیٛازِکہِ یورٕ چھِنہٕ تیٛوٗتاہ خرچہٕ اَہَن ییٖتِس کالَس نا یورٕ تنخواہ ونخواہ تَرِ تیٖتِس کالَس دِمَو بہٕ تۄہہِ واپَس پتہٕ چلو یِم چھا گَرِکۍ سٲری ٹھیٖک بیٚیہِ اَسلَم اَسلَم صٲب یوٚرکُن کَر یِیِو آ بِلکُل وۅنۍ چھِ یِم لاسٹِم دَہ دۄہ چھِ یِم کَڈہوکھ آرام سان خُداے سٕنٛدِ فضلہٕ سۭتۍ تہٕ پتہٕ یِمَو اوٚرکُن یوٚرکُن چلو لاسٹ کیٛاہ لاسٹِم دَہ دۄہ چھِ چلو کَرو کُنہِ ساتہٕ مُلاقات ٹھیٖک چھا چلو اَسلام وعلیکُم